وعلیکُم اسلام تُہۍ چھُو حظ جون بیکری پٮ۪ٹھ اَچھا ٹھیٖک اَسہِ کوٗتاہ پے چھُ کَرُن اَسہِ کوٗتاہ پے چھُ کَرُن ساڑ تُرٛواہ شَتھ یہِ کُس ہیٛوٗ کیک چھُ اَسہِ وَنے اَسہِ کَریو تۄہہِ بیٛاکھ فون تہٕ اَسہِ وَنیِوٕ تۄہہِ بیٛاکھ کیک تہِ بَناوُن سُہ بَنووٕ تۄہہِ کِنہٕ نا تَتھ بیٛاکھ نفر بِہِتھ مےٚ کَرے تِمنٕے فون مےٚ وَنے تِمَن مےٚ کَرنایے تِمَن کال تُہۍ مینٛگو فُلیور بَنٲوزیٚو اگر نہٕ سُہ کیٚنٛہہ تیٚلہِ بَنٲوزیٚو مِکسٕڈ فرٛوٗٹ اَسہِ گژھِ یہِ شامَن چھُ بَہہِ بَجہِ بٔرتھ ڈے اگر دَہَن تانۍ تہِ گژھِ بہٕ سوزَن کانٛہہ تور تہٕ تِیٖتِس کالَس تھٲوزیٚو تُہۍ تَیار ٹھیٖک کیٚنٛہہ چھُنہٕ ہاکی پوٗرہ بَڈگام

آ ییٚتھۍ نمبرَس کٔرۍزیٚو فون مگر دۄنوَے کیک گژھن اَسہِ اَکے ٹایمہٕ ٹھیٖک تُہۍ ؤنِو اَسہِ کولڈ ڈرٕنٛگ چھِ میلان اَتہِ کولڈ ڈرٕنٛگ زٕ ترٛےٚ تہِ تھٲیِزیٚو بیٚیہِ تھٲیزیٚو ڈِسپوزَل تہِ کیٚنٛہہ چھُنہٕ أکہِ بہٕ کَرٕ آن لایِن ایٚم پے تُہۍ سوٗزِو مےٚ میٚسیج منٛز ڈِٹیل بہٕ کَرہو تۄہہِ آن لاین پے ٹھیٖک چھُ مہربٲنی مہربٲنی شُکریہ